ہٮ۪لو السلام علیکُم مےٚ حظ اوس سوٗٹ اَکھ سُوُن مگر اوس سُوُن واریاہ ڈِزایِن دار تُہۍ ہیٚکوا سُہ سُوِتھ اَدٕ حظ تیٚلہِ اَنَہ بہٕ آد سا ٹھیٖک چھُ